ہیٚلو اسَلام علیکُم ڈاکٹر صٲب چھِو حظ مےٚ حظ گٔے نہٕ زُکامَس فرقٕے بہٕ کیٛاہ حظ کرٕ وۅنۍ اَہَن حظ اَدٕ حظ اَدٕ حظ ٹھیٖک چھُ